یِم ہسا مطلب یہِ چھُ وٹ آر د مین آٹ فارم اینٛد سِٹایٕل یُس ہسا یہِ چھُ نا مطلب کہِ سٲنِس ایریا ہس منٛز چھُ ساروٕے کھۄتہٕ زیادٕ مانٕنہٕ یِوان سوزنی کٲم چھِ یِوان ماننہٕ تِلُک ؤرٕک چھ یِوان ماننہٕ آرِ ؤرٕک چھِ یِوان ماننہٕ یُس ہسا آرِ ؤرٕک چھِ نیبرِم یِم ٹیورسٹ چھِ یِوان تِم چھِ واریاہ زیادٕ اٹیچ اتھ کُن گژھان تِم چھِ واریاہ زیادٕ مطلب زِ اتھ کارس چھِ مانٛگ اگر یہِ مطلب یہِ انسان ییٚمِس یُس یہِ آٹ آسان چھُ اگر یہِ نٮ۪بر چھُ گژھان یہِ چھُ نیٚبرٕ وٕچھان مطلب نٮ۪برٕ چھِ أمِس لُکھ وٕچھان أمِس چھُ یہِ آٹ آسان أمِس چھِ سٲری کران ول ول ول ول ژٕ یہِ اسہِ نشن مطلب أمِس انسانس چھُ واریاہ زیادٕ ویلِو آسان أمِس چھُ زبردست ویلو بڑان أمِس انسانسن مطلب کہِ یہِ چھُ خۄش قسمت آسان زِ أمِس چھُ یہِ آرٹ آ مطلب ساروٕے کھۄتہٕ زیادٕ چھُ فیمَس ییٚتہِ مطلب کٔشیٖر منٛز چھِ أسۍ لاگان پانہٕ زیادٕ تِلہٕ ؤرٕک تہِ تہٕ آرِ ؤرٕک تہِ مگر ٹیورسٹن چھِ زیادٕ خۄش آرِ ؤرٕک کران تِم چھِ اتھ زیادٕ منٛگ کران